بہٕ ہَسا وَنو تۄہہِ اَتھٕ ٹرٛینہِ متعلق مےٚ ہَسا اوس اَکہِ لَٹہِ تَرُن دہلی بہٕ ہَسا کوٚر سفر شروع کَتہِ پٮ۪ٹھ جوٚمہِ پٮ۪ٹھ ٹُہ ٹُہ دہلی کُن یِتھَے کٲٹھۍ ہَسا اَتھٕ ٹرٛینہِ ہَسا چھِ آسان بٔرتھ چھِ آسان یِمَن ژٕ بٔرتھٕز مطلب اگر یُتھُے یِم سیٖٹہٕ ویٖٹہٕ چھِ آسان تِم یَتھ ہَسا سِلیٖپَر کوچ چھُ وَنان تَتھ منٛز چھِ آسان بٔرتھٕز بٔرتھٕز تِم سیٖٹہٕ بیٚیہِ ہَسا چھِ آسان یِم اِنجَن اَسہِ یِم اِنجَن چھِ اِنجَنَن ہَسا چھِ آسان اِنجَن چھِ آسان تَتھ برٛونٛٹھ کَنہِ بیٚیہِ ہَسا چھِ یہِ شور یُس یہِ کَران چھُ وِیٖلٕز ہَسا چِھ آسان تَتھ ٹرٛیکَس پؠٹھ تِم ٹرٛیک ہَسا چِھ آسان بنٲیِتھ تِم چھِ شٮ۪شتٕرُو ٹرٛیک آسان بنٲیِتھ تِمنٕے پؠٹھ ہَسا چھِ تِم ویٖل نَژھان آسان